سلامُن علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ سیٚکھ ویٚکھ کٕنان اَسہِ حظ ٲسۍ سیٚکہِ ڈِپَر پانٛژھ شےٚ ضوٚرَتھ وُہ ساس گژھِ نہٕ حظ کَم اچھا چلو